اَسہِ یِم اٮ۪لٮ۪کٹِرٛکَل اٮ۪پلاینسٕز چھِ کِچنَس منٛز تِمو منٛز چھِ رایِس کُکَر گوٚو گۄڈٕنٮ۪تھٕے اَکھ بیٚیہِ گوٚو اِنڈَکشَن ہیٖٹَر گٔے زٕ پاوَر کٮ۪ٹٕل گٔے ترٛےٚ اٮ۪گ باوُل گٔے ژور تہٕ بیٚیہِ چھُ مِکسَر پانٛژھ یِم مطلب بیٛاکھ کۄشَن چھِ اَتھ منٛز اٮ۪کٕسپیٖریَنٕس مطلب یَنہٕ پٮ۪ٹھ یہِ بہٕ پیٚیَس کھَلٕس مےٚ چھِ ہمیشہٕ وٕچھمٕتۍ یِم مےٚ چھِنہٕ باقیَن یِمَن چیٖزَن سۭتۍ اٮ۪کٕسپیٖریَنٕس کِہیٖنۍ تہِ نہٕ تہٕ البتہ پنٛنٮ۪ن یِمَن نِش چھِ بوزان کہِ یُس برٛونٛہِم یہِ اوس مطلب دامُر اوس گیس بَدلہٕ اوس دامُر اِنسان اوس واریاہ اَصٕل پٲٹھۍ ہٮ۪کان سُہ کھیوٚن چیوٚن اوس واریاہ زیادٕ یہِ آسان میوٗٹھ مطلب مَزٕ اوس تَتھ یِوان سٲری ٲسۍ صُبحٲے بیٚہوان دانَس نِش سٲری ٲسۍ مِلان مطلب أکے ساتہٕ کھیوٚان چیوٚان سُہ اوس واریاہ اَصہٕ